صُبحٲے ؤتِتھ چھِ أسۍ گۄڈٕ گرٕچ صفٲیی کران أنٛدرٕ صفٲیی کران نارین یِم آس پاس گریس أنٛدٕرۍ چھِ تِمن ہٕنٛز صفٲیی کران پَتہٕ یہِ أسۍ ژھوٚٹھ چھ سَمبان یا گنٛدٕ غلازت باقٕے کیٚنٛہہ چیٖز چھِ سومبان تِم چھِ ڈسٹ بیٖنس منٛز جمع تھاوان تَمہِ پَتہٕ چھِ مُنسپلٹی وٲلۍ یِون تہٕ تِم چھِ سُہ ژھوٚٹھ ووٚٹھ سٲرٕے گنٛدٕ غلازت سومبرٲیِتھ تہٕ نِوان چھِ گاڑِ منٛز یِم پَتہٕ لِفافہٕ چھِ آسان مومجام چھِ آسان یا بیٚیہِ کینٛہہ چیٖز چھِ آسان أسۍ چھنہٕ تِم کۄلن منٛز یا دٔریابن منٛز یا تِمن بَٹھٮ۪ن وَٹھٮ۪ن پٮ۪ٹھ دٲرِتھ دِوان کیٚنٛہہ بلکہِ چھِ تِم أکسٕے جایہِ جمع تھاوان یا زالو نتہِ دِمو یِمنٕے مُنسپلٹی والٮ۪ن تہٕ یِم چھِ نِوان سُہ گاڑِ منٛز جمع کٔرِتھ پرٮ۪تھ کیٚنٛہہ پانَس سۭتی تَمہِ علاوٕ یِم کۄلہٕ وۄلہٕ چھِ تِمن منٛز تہِ چھِنہٕ لَژھ لوژھ دِوان دٲرِتھ کیٚنٛہہ تِم تہِ چھِکھ صاف تھاوان ناگ چھِ أنٛدۍ پٔکۍ تِم تہِ چھِکھ صاف تھاوان یا مٲدان یِم چھِ تِمن منٛز تہِ چھِنہٕ گنٛدٕ غلازت تراوان کیٚنٛہہ پَنُن اوٚنٛد پوٚکھ سورُے ماحول چھِ أسۍ پرٮ۪تھ ساتَن صاف تھاونٕچ کوٗشش کران روزان ہمیشہ